أسۍ حظ چھِ بٔرٕڑ ڈے مَناوان ییٚمہِ ساتہٕ اَسہِ بَچَس آسہِ یا یِہ ہَسا یہِ بٔچی آسہِ بٔرٕڑ ڈے اَمہِ دۄہ چھِ أسۍ یہِ ہَسا یہِ چھِ أسۍ مَناوَان اَتھ چھُ اَسہِ آسان یہِ ہَسا یہِ اَمہِ دۄہ چھُ اَسہِ اَسہِ آسان پَتہٕ ہٕے آز ہَسا چھُ اَسہِ أمِس بَچَس أمِس چھُ اَسہِ آز بٔرٕڑ ڈے اَمہِ دۄہ چھِ أسۍ اَنان لَڈوٗ یہِ ہَسا یہِ مِٹھٲے یہِ ہَسا یہِ یا یہِ اَسہِ گَرَس منٛز کانٛہہ چیٖز آسہِ تہٕ أسۍ چھِ اَمہِ دۄہ یہِ یہِ ہَسا یہِ رٔت رٔتۍ پٲٹھۍ تیار کَران پَتہٕ یِوان کانٛہہ ہَمسایہِ ہَمسایَس دِوان دعوَت یا یار دوس آسہِ کانٛہہ یا رِشتہٕ دار آسہِ یا أمِس ماتامال آسن بَچَس أمِس أسۍ چھِ یمَن اَمہِ دۄہ دعوت دوان یا اَسہِ چھُ آز أمِس بٔرٕڑ ڈے تہٕ یہِ ہَسا یہِ تۄہہِ چھو دعوت یِم حظ چھِ ہٮ۪کَان یِتھ یا اگر شٲدۍ آسہِ شادِ پٮ۪ٹھ چھِ أسۍ ہٮ۪کَان رِشتہٕ دارَس دعوت دِتھ یارَن دوستَن دعوت دِتھ تہٕ أسۍ چھِ ہٮ۪کَان یہِ ہَسا یہِ یِم اَمہِ دۄہ کھیٚیِتھ چیٚیِتھ أسۍ چھِ اَمہِ دۄہ یہِ ہَسا باضٲبطہٕ یہِ ہَسا یہِ یہِ ہَسا یہِ ؤرِ دِوان خاندرَس پٮ۪ٹھ یہِ ہَسا یہِ ماز مارَن یہِ ہَسا یہِ بَتہٕ رَنان تہٕ تَ اَمہِ دۄہ چھِ أسۍ ہٮ۪کَان اَپٲرۍ پنٛنٮ۪ن ہَمسایَن یہِ ہسا یہِ یارَن دوستَن رِشتہٕ دارَن یہِ ہَسا یہِ خاندرَس پٮ۪ٹھ ہُہ یِتھٕے کٲٹھۍ چھِ أسۍ یہِ ہَسا یہِ خاندَر ہٮ۪کَان کٔرِتھ خوشی مَنٲیِتھ تہٕ یہِ حظ چھُ اَسہِ یہِ ہَسا یہِ آسان اَمہِ دۄہ یہِ ہَسا یہِ خوشی ہُنٛد یہِ ہَسا یہِ دۄہ یہِ بٔرٕڑڈے ٲسۍ تَن یا یہِ یہ ہَسا یہِ خاندَر ٲسۍ تَن تہٕ أسۍ چھِ ہٮ۪کَان یہِ اَمہِ دۄہ رٔتۍ پٲٹھۍ مَنٲیِتھ اَمہِ دۄہ چھِ اَسہِ یہِ ہسا یہِ لول یہِ ہَسا یہِ ژَلَان چاہے بٔرٕڑڈے ٲسۍ تَن یا خاندَر ٲسۍ تَن اَمہِ دۄہ چھِ یِم یار دوس یہِ ہَسا یہِ یِوان أسۍ چھِکھ ہٮ۪کَان یِم وٕچھِتھ یِم چھِ ہٮ۪کَان اَسہِ وٕچھِتھ رِشتہٕ دار یُس نہٕ زٕہٕنۍ چھِ آسَن آمُت تٔمِس چھِ أسۍ دعوت دِوان اَتھ پٮ۪ٹھ تہٕ یہِ چھُ ہٮ۪کَان اَمہِ دۄہ یہِ ہَسا یہِ یِتھ یِتھٕے کٲٹھۍ چھِ أسۍ یِم یہِ ہَسا یہِ رٔتۍ پٲٹھۍ مَناوَان اَمہِ دۄہ تہِ چھِ أسۍ مِٹھٲے بٲگراوَان ییٚمہِ دۄہ بٔرٕۄڈے آسہِ لَڑوٗ بٲگراوَان وۄںۍ گوٚو ییٚمہِ دۄہ خاندَر آسہِ اَمہِ دۄہ چھِ أسۍ مِٹھٲے بٲگراوَان چاے یہِ ہَسا یہِ بَتہٕ ہٮ۪کَان دِتھ تہٕ یہِ تہِ چھِ أسۍ رٔتۍ پٲٹھۍ مَناوَان یِم چھِ اَسہِ آسَان کینٛہہ یہِ ہَسا یہِ مخصوٗص دۄہ یِم اَسہِ خوشی ہٕنٛدۍ چھِ آسَان تہٕ اگر اَسہِ رِشتہٕ دارَس تہِ آسہِ یہِ ہَسا یہِ بٔرٕڑڈے سُہ چھِ ہٮ۪کَان اَسہِ دعوت دِتھ أسۍ چھِ ہٮ۪کَان گٔژِھتھ یا تٔمس خاندَر آسہِ سُہ چھِ ہٮ۪کَان یہِ ہَسا یہِ خاندرَس پٮ۪ٹھ یہِ ہَسا یہِ اَسہِ دعوت دِتھ أسۍ چھِ ہٮ۪کَان گٔژھتھ أسۍ چھِ ہٮ۪کَان تَتھ خوشی منٛز شٲمِل گٔژھتھ تہٕ یِتھٕے کٲٹھۍ چھِ أسۍ ہٮ۪کَان یہِ منٲیِتھ تٔمہۍ چھُ آسَان تَتہِ تھوٚومُت اِنتظام بَتہٕ یہِ ہَسا یہِ تٔمۍ چھِ آسَان ماز مورمُت کۄکَر وۄکَر تہٕ أسۍ ہَسا چھِ ہٮ۪کَان یِم یہِ ہَسا یہِ یِم چیٖز اَمے دۄہ کٔرِتھ بٔرٕڑڈے ٲسۍ تَن یا خاندَر ٲسۍ تَن تہٕ اَمہِ سۭتۍ چھُ أسۍ یہِ ہَسا یہِ محبت ہیوٗ یِوان تہٕ بیٚیہِ چھِ ہٮ۪کَان اَمہِ سۭتۍ أسۍ رِشتہٕ نزدیٖک یِوان